بہٕ چھَس روزن اوکُر مٹن یُس ڈِسٹرک اننت ناگَس منٛز اَکھ گام چھُ یہِ چھُ واریاہ اَصٕل گام ییٚتہِ چھِ اَسہِ سکوٗل تہِ موٗجوٗد ییٚتہِ چھِ اَسہِ ہایر سیکنڈری تہِ موجوٗد بیٚیہِ چھِ ییٚتہِ واریاہ فیسَلٹی تہِ موجوٗد مگر اکھ چیٖز چھُ مےٚ پنٕنِس گامَس مُتعلِق گژھان خۄش کہِ ییٚتہِ چھِ پانہٕ ؤنۍ لٕکَن منٛز بایِچار ییٚتہِ چھِ پانہٕ ؤنۍ أکِس اکھ کَرَان سپوٹ بیٚیہِ چھِ تِم پانہٕ ؤنۍ أکِس اکھ دُکھ آسؠکھ خوشی آسؠکھ تَتھ منٛز کران سَپوٹ تِمَن لُکَن پانہٕ ؤنۍ سٲری